یُس یہِ پروڈَکٹہٕ چھ دۄیِم ہِیوٗ یہِ چھِ واریاہ زِیادٕ اصٕل پَروڈَکٹہٕ یہِ کیاہ کوٚر اَسہِ یوٗز اَصٕل پٲٹھۍ مَگَر یُس امِچ کولِٹِی ٲس سۄ ٲس نہٕ نَگیٹِو اِمپیٚکٹہٕ چھ امیُک یہِ نَگیٹِو اؠکٕسپیٖریَنٕس چھ یہِ کہِ یُس اَمِچ کولِٹِی ٲس سۄ ٲس نہٕ اَصل کِہیٖنۍ تہِ مَگَر یُس امِچ یہِ ٲس پازِٹِو پویِنٹ چھِ یہِ کہِ یہِ کوٚر اَسہِ اَصٕل پٲٹھۍ یوٗز یہِ ہؠکو أسۍ یوٗز اَصٕل پٲٹھۍ کٔرِتھ